گۄڈنیُک ڈیٹ یُس مےٚ یاد چھُ سُہ چھُ مےٚ یاد پانٛژھ پانٛژھ جوٗن کُنوُہ شیٚتھ تہٕ شُنَمَتھ یُس زَن میٲنِس بٲے سُنٛد زایہِ دۄہ چھُ بیٛاکھ ڈیٹ یُس زَن مےٚ یاد چھُ سُہ چھُ اَکوُہ جَنؤری زٕ ساس وُہ ییٚمہِ دۄہ بہٕ گۄڈنِچ لَٹہِ نوکری لوٚگُس بیٛاکھ ڈیٹ یُس زَن مےٚ یاد چھُ سُہ چھُ پٕنٛژٕ فٮ۪بَرؤری زٕ ساس زٕتووُہ ییٚمہِ دۄہ مےٚ زَن پرٛموشَن مِلے بیٛاکھ ڈیٹ یُس زَن مےٚ یاد چھُ سُہ چھُ نَو سٮ۪پٹَمبَر زٕ ساس اۭں زٕ ساس زٕتووُہ ییٚمہِ دۄہ مےٚ گۄنڈُک بیاکھ ڈیٹ یُس زَن مےٚ یاد چھُ سُہ چھُ ترٛےٚ مارٕچ کُنوُہ شیٚتھ تہٕ ژُنَمَتھ ییٚمہِ دۄہ زَن مےٚ مِسِز ہُنٛد مِسِز ہُنٛد زایہِ دۄہ چھُ